ٲں اسہِ چھُ وُنہِ آنٛگُن سنٛبھالنَے مگر اسہِ چھُ مےٚ چھِ کُلۍ زٕ ترٛےٚ چھِ رویمِتۍ اسہِ چھِ باغ ییٚتیٚتھ آنٛگنَس نیٚبرٕ کٔنۍ یہِ چھُ واریاہ اَتھ منٛز چھِ واریاہ کُلۍ اسہِ رُویمِتۍ اسہِ چھِ سبزی چھِ رُومٕژ مطلب بیٖٹ روٗٹ بیترِ چھِ اَتھ منٛز رُویمِتۍ اسہِ مگر میٛٲنۍ سبزی یۄس چھِ میٛٲنۍ اَتھ منٛز چھِ اسہِ ژوٗنٛٹھۍ کُلۍ ژوٗنٛٹھۍ کُلۍ چھِ واریاہ قٕسمٕکۍ ٲں اَتھ منٛز چھِ یہِ ٹاپ ریٚڈ أرلی ریٚڈ گُڈ میگزیٖن بیٚیہِ پِنٛک لیڈی چھِ سُہ چھِ بَدلہِ جٲیہِ مگر اَتہِ ییٚلہِ أسۍ یِم کُلۍ چھِ رُووان اَتہِ چھِ یِم ییٚلہِ سُلے چھِ آسان یِمن چھُ تھوڑا پَنَس آسان اورٕ یورٕ گَژھان اتہِ چھُ واریاہ دارِ کِنۍ ییٚلہِ نظر چھِ پیٚوان اَتہِ چھُ واریاہ اِنسان خۄش گژھان اَتہِ چھِ کِوی کُلۍ چھِ اسہِ یِم چھِ رُویمِتۍ بیٚیہِ حظ چھِ گِلاس کُلۍ چھِ تِم چھِ اورٕ یور کَران بیٚیہِ چھِ آنٛگنَس منٛز اسہِ پارٕکہِ رَژہ اَکھ تَتہِ چھِ پوشہِ کُلۍ جوڑاہ تِم چھِنہٕ مگر مےٚ رُویمِتۍ کیٚنٛہہ تِم چھِ پانٔے اورٕ یورٕ کَران تَتہِ چھُ واریاہ اصٕل اِنسانَس گژھان محسوٗس بیٚیہِ اِنسانَس چھُ یِہوے رِلیٚکٕس ہیٚو چھُ اِنسان گژھان ییٚمہِ سۭتۍ یِہٲے اللہ تعالیٰ سٕنٛز قۄدرتہٕ پٮ۪ٹھ ییٚلہِ نظر چھِ پیٚوان اَتہِ چھُ عبرت اِنسان رَٹان زِ اللہ تعالیٰ ہن کیٛاہ کیٛاہ چھُ بَنومُت یہِ چھُ واریاہ اصٕل یہِ چھُ مَزٕ لَگان یہِ کہِ یِمَن چیٖزَن کُن نظر ترٛٲیِتھ